ہیلو السلام علیکُم وعلیکُم السلام آ مےٚ اوس زٔمیٖن وایناوُن تُہۍ واینٲیزیو میون زٔمیٖن صُبحَس أسۍ چھِ لینٛڈ لاڈ حظ سٔمیٖرا اختر آ صُبحَس صُبحَس تام واینٲیزیو میون زٔمیٖن اَدٕ حظ ٹھیٖک چھُ